آ أسۍ چھِ کَران کٲم أسۍ چھِ پَنٕنۍ یُس اَسہِ آنٛگُن چھُ اَتھ چھِ اَسہِ اَکھ اَتھ شڈا اَکھ بَنٲیِتھ تَتھ پٮ۪ٹھ چھُ شَڈَس پٮ۪ٹھ کَنۍ یُس سُہ چھَت چھُ أسۍ چھِ کَران کٲم أسۍ چھِ تَتھ پٮ۪ٹھ سُہ یُس أسۍ بَتہٕ ہُران چھِ سُہ لَگاوان یا یُس أسۍ صُبحٲے چھِ أسۍ وۄتھان گۄڈٕ چھِ أسۍ توٚملہٕ بُک اَکھ تُلان سُہ لَگاوان تَتھ پَشَس پٮ۪ٹھ تیٚمہِ سۭتۍ چھِ اَسہِ واریاہ چاہے بٲڈٕس یِوان تَتٮ۪تھ یِمہٕ جانوَر چھُ آسان وُڑوٕنۍ جاناوار تِم چھِ یِوان تَتَس کھٮ۪و کھیٚنہِ سُہ پھَل تَتھ منٛز چھِ آسان کوتَر تَتھ مَنٛز چھِ کاو تہِ یِوان تَتھ مَنٛز چھِ ہارِ تہِ یِوان تَتٮ۪تھ چھِ ژرِ تہِ یِوان یِم تٕم سُہ پھل کھٮ۪وان چھِ بیٚیہِ چھِ أسۍ واریاہَن پیٚیہِ یِم تہِ جانوَر چھِ مثلاً وُڑوٕنۍ جانوَرَے یِم جانوَر چھِ جانوَر چھِ تَتھ منٛز چھُ برٛٲر اَسہِ اَکھ تٔمِس تہِ چھِ أسۍ گَرِ بتہٕ ترٛاوان مگر یُس أسۍ یِم اَسہِ وُڑوٕنۍ جاناوَر چھِ یِمَن چھِ أسۍ یِہوٚے کَران یِمَن چھِ أسۍ پانَس کُن کھیٖنٛچنہٕ خٲطرٕ صُبحٲے یا آنٛگنَس منٛز پنٛنِس مکانَس نٮ۪برٕ کَنۍ یُس اَسہِ آنٛگُن چھِ اَتَس یا یُس اَسہِ شَڈٕ نٮ۪برٕ کَنۍ چھِ یا اَسہِ چھِ مکانَس سٕلیب تہِ ترٛٲیِتھ تَتھ پٮ۪ٹھٕ کَنۍ تہِ چھِ أسۍ تِمَن توٚمُل ترٛاوان بیٚیہِ یُس ہُریومُت بَتہٕ آسان یا مَژٕ ترٛاووس ژۄچہِ تہِ سُہ تہِ چھِ أسۍ تِمَن تہِ ترٛاوان تہٕ تِم چھِ صُبحٲے یِوان بیٚیہِ چھِ أسۍ تھاوان کیٛازِ اَسہِ چھِ کۄلٕے آنٛگنَہٕ مٔنٛزۍ وَسان اَسہِ چھِ سہل واریاہ گژھان اَتٮ۪تھ سُہ آب کھالُن بیٚیہِ چھِ أسۍ یِمَن کوترَن یِمَن ہارٮ۪ن بیٚیہِ یِمَن ژَرٮ۪ن أسۍ تریش تہِ تھاوان تتٮ۪تھ اویلیبٕل تِم چھِ یِوان تہٕ تِم چھِ سۄ تریش چٮ۪تھ بیٚیہِ منٛزٕ منٛزٕ تِم چھِ سرٛان تہِ کَران اَتھ کۄلہِ منٛز اَتَس یِم جانوَر زیادٕ پَہَن یُس اَسہِ یُہ یِمَن سُہ اَتھ پانَس کُن کھینٛچنُک یُس طٔریٖقہٕ چھُ سُہ چھُ اَسہِ یِہوٚے أسۍ چھِ یِمن صُبحٲے ؤتھِتھ پَشَس پٮ۪ٹھ یُس چھَتَس پٮ۪ٹھ مکان کِس یا سٕلیپ پٮ۪ٹھ یا آنٛگنَس منٛز یُس اَکھ توٚملہٕ بوٚک لَگاوان بیٚیہِ یُس أسۍ ہُریومُت بَتہٕ وَتہٕ چھُ آسان سُہ چھِ أسۍ لَگاوان تہٕ اِوٕن کہِ سٲنۍ یِم شُرۍ چھِ تِم چھِ پَتہٕ یِمَن رٔٹِتھ یِمَن سۭتۍ زَنٮ۪ن بَچَن سۭتۍ پَتہٕ کُنہِ ساتہٕ گِنٛدان تہِ پَتہٕ یِمَن اَسہِ چھِ لۄکٕٹۍ تِم پَنجرِ ہی تِمَن منٛز چھِ پَتہٕ تِمَن بَنٛد تھاوان تہٕ پَتہٕ چھِ ییٚلہِ تھوڑا بَڑان چھِ تِم پَتہٕ چھِکھ آزاد کَران تہٕ یَیٚلہٕ ترٛاوان